اسلام علیکُم ورَحمتُہ اللہ وبرکاتُہ بہٕ چھِس ہاجرہ روزان چھَس پُٹُشے بانٛڈی پورَہ کِس علاقَس منٛز تُہُنٛد سوال چھُ زِ اِنڈیاہَس منٛز کیٛاہ غزا چھِ یِوان زیادٕ پَسَنٛد کَرنہٕ مےٚ چھِ باسان کہِ اِنڈیا چھِ اَکھ بٔڈ کَنٹرٛی تہِ ییٚتہِ کٮ۪ن لُکَن ہٕنٛز پَسَنٛد تہِ چھِ واریاہ زیادٕ ییٚتہِ چہِ ییٚتہِ چہِ لُکَن چھےٚ تِمہٕ غزا پَسَنٛد یِم مَسالہٕ وٲلۍ آسَن تہٕ بیٚیہِ یِمہٕ سَستہٕ تہِ آسَن تہٕ بیٚیہِ چھِ اَگر ییٚتہِ کُنہِ گَرَس منٛز پانٛژھ بٲژ چھِ اِنڈیاہَس منٛز آسان تِمَن چھِ پانٛژَن بٲژَن پانٛژَن قٕسمَن ہٕنٛدۍ غزا پَسَنٛد یِوان تِکیٛازِ یہِ چھِ پَسَنٛد چھُ پٔرسَن ٹُہ پٔرسَن ڈِفرَنٛٹ آسان بیٚیہِ چھُ زیادٕ تَر یِم اِنڈیاہَس منٛز چھِ کَران پَسَنٛد دال چاوَل اور روٹی تہٕ بیٚیہِ چھِ سبزی بیٚیہِ یُس اَکھ خاص اَکھ ڈِش یُس پرٛٮ۪تھ کانٛہہ اِنسان اِنڈیاہَس منٛز پَسَنٛد کَران چھُ سُہ گوٚو اَچار اَچار چھُ ییٚتہِ کٮ۪ن لُکَن بَڑٕ پَسَنٛد تہٕ بیٚیہِ چھِ یِم اَچار بَغٲر باقی دالہٕ وغیرہ تہِ سٮ۪ٹھاہ پَسَنٛد کَران تہٕ کیٚنٛہہ لُکھ یِمہٕ چھِنہٕ کَران ٹھوٗل ماز کۄکُر وغیرہ پَسَنٛد کیٚنٛہہ تہٕ لیکِن باقی باقی یِم سِنۍ چھِ تِم چھِکھ بَڑٕ پَسَنٛد سبزی تہِ چھَکھ پَسَنٛد تہٕ بیٚیہِ چھِ اِنڈیاہَس منٛز لُکَن سٕپایسٕز تہِ بَڑٕ پَسَنٛد تِم چھِ سَبزی بَناوان ہَنا مَسالَہ جات ژٔری پَہَم ترٛاوان تِکیٛازِ اِنڈیاہہٕ کٮ۪ن لُکَن چھَنہ پَسَنٛد غزا سیوٚد سادٕ کیٚنہہ تِمَن یُس غزا پَسَنٛد چھُ سُہ گژھِ آسُن ضٔروٗری مَسالہٕ وول تہٕ بیٚیہِ گژھِ تَتھ آسُن مَزٕ ہنا تہِ الگ بیٚیہِ چھِ اَکھ خاص مَسالہٕ یُہ اِنڈیاہَس منٛز پَسَنٛد یِوان چھِ کَرنہٕ سُہ گوٚو ہیٖنٛگ ہیٖنٛگ چھِ ییٚتہِ بَڑٕ اَکھ پاپُلَر سٕپایِس یُس ہیٖنٛگ پرٛٮ۪تھ گَرَس منٛز چھُ اٮ۪ویلیبٕل آسان تہٕ ہیٖنٛگ وَرٲے چھَنہٕ کٲنٛسے گَرَس منٛز ڈِش تَیار گژھان تہٕ یِہوٚے ہیٖنٛگ چھِ کَران تِم اَچارَس منٛز تہِ یوٗز تہٕ بیٚیہِ چھِ کَران پنٛنٮ۪ن باقیَن ڈِشَن منٛز تہِ یوٗز تہٕ بیٚیہِ خاص طور پَر یُس سٲنِس گَرَس منٛز اَکھ خاص ڈِش یِوان چھِ پَسَنٛد کَرنہٕ تَتھ چھِ سُہ چھُ مِکس وٮ۪جِٹیبلَن ہٕنٛز سُہ مِکس وٮ۪جِٹیبلَن ہٕنٛز ڈِش چھِ سٲنِس گَرَس منٛز آلموسٹ بَچَن پٮ۪ٹھَ بٕڑَن تامَتھ سٲری پَسَنٛد کَران تہٕ بیٚیہِ دال راجما یِم اَتھ وَنان چھِ تہِ یہِ رازما دال تہِ چھِ ییٚتہِ بَڑٕ پَسَنٛد کَران سٲری تِکیٛازِ زازما دال چھُ واریاہ ایٖزِلی اٮ۪ویلیبٕل آسان ییٚتہِ پرٛٮ۪تھ کُنہِ گَرَس تہٕ بیٚیہِ چھِ رَزما دال شُرۍ کیٛاہ بَڑٮ۪ن تامَتھ سٲری پَسَنٛد کَران رَزما دال یُس چھےٚ سُہ چھےٚ اِنڈیاہَس منٛز کیٛاہ کٔشیٖرۍ منٛز تہٕ لُکھ پَنٕنۍ وۄپداوان واریاہ زیادٕ باقی والسلام السلام علیکُم ورَحمتُہ اللہ وبرکاتُہ